انٛڈیا ہسا چھُ اکھ بوٚڑ مُلک اکھ یتھ منٛز ہسا تقریباً اٹھووُہ سٹیٹ ونٚکیٚس پرزیٚنٹلی چھِ بہٕ حظ ونہٕ تۄہہ انٛڈیہکٮ۪ن پانژن سٹیٹن ہُنٛد ناو گۄڈنیُک حظ چھُ ۂریانا دٔیِم سٹیٹ یۄس حظ چھِ سۄ حظ چھِ پنجاب تریم سٹیٹ ہسا چھِ ہماچل پردیش ژورِم سٹیٹ ہسا چھِ اُترپردش تہٕ پونٛژِم سٹیٹ ہسا چھِ تامل ناڈو